پانژ نمبر اۭں دہہِ پٮ۪ٹھ اۭں اکہِ دہن لچھن تام پنژاہ

دہ ساس دہ ساس زٕ ہتھ اۭں پنٛژاہ ساس تہٕ نمتھ ساس تہٕ اکھ لچھ